اَسلامُ عَلیکُم ٹھیٖک چھِو بہٕ حظ چھَس شافیا مےٚ حظ اوس کمپیٛوٗٹَرس تھوڑا پرٛابلِم مےٚ حظ چھُنہٕ یہِ آن گژھان کِہیٖنٛۍ تہٕ اتھ حظ چھُ واریاہ زیادٕ ٹایم لَگان آن گژھنَس اتھ حظ چھُ بیٚیہِ اتھ حظ چھُ واریاہ زیادٕ پرٛابلِم یِوان مےٚ اتھ حظ چھَ وۅنۍ حظ چھُ یہِ آسان اتھ حظ چھےٚ نہٕ مےٚ کانٛہہ ایٚپ تہِ نہٕ کھُلانٕے سَہل سَہل کِہیٖنٛۍ تہِ

یہِ حظ چھُ ڈیٚل ڈیٚل اتھ حظ چھُ واریاہ زیادٕ پرٛابلِم آن کَرنَس منٛز یہِ چھُنہٕ ٹھیٖک پٲٹھۍ کٲم تہِ نہَ کَرانٕے کِہیٖنٛۍ تہِ وۅنۍ حظ چھَس بہٕ یَژھان یہِ تہِ زانہٕ نہٕ ییٚمہِ سٍتۍ مےٚ یہِ ٹھیٖک گژھِ یہِ چھُ آے فایِو جی اتھ حظ گٔے یِمے دَہ پَنٛدہ دۅہٕے اَہَن اکہِ پھِرِ حظ کَرے مےٚ اَتھ پَتہٕ تَمہِ پَتہٕ نہَ حظ پَتہٕ کِہیٖنٛۍ اکہِ لٹہِ حظ کریَم پَتہٕ نہَ کِہیٖنٛۍ تَنہٕ پیٚٹھ اتھ حظ گوٚو اکھ ؤری اَہَن حظ اکی پھِرِ کیٛاہ حظ آ نہَ حظ نہَ مےٚ نہَ حظ چھُنہٕ کوٚرمُت کیٚنٛہہ اَہَن حظ بیٚیہِ حظ چھُ اَتھ ایپَن کھُلنَس منٛز واریاہ زیادٕ ٹایم کھیٚوان یہِ حظ چھُنہٕ گژھنٕے یہِ چھُ واریاہ زیادٕ ہینٛگ گژھان

اَہَن چَلان حظ چھُ مَگر ٹھیٖک پٲٹھۍ چھُنہٕ چَلان کِہیٖنٛۍ تہِ

اَہَن حظ

اَہَن حظ ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ بہٕ حظ کَرٕ پانہٕ ٹرٛے بہٕ کَرٕ پانہٕ اَپ ڈیٚٹ تَمہِ پَتہٕ اگر نہٕ حظ گوٚو یہِ کیٚنٛہہ تیٚلہِ حظ کَرٕ بہٕ تۅہہِ سٍتۍ دُبارٕکنٹیکٹ

ٹھیٖک حظ چھُ اَہَن حظ چَلو ٹھیٖک حظ چھُ شُکریہ تُہُنٛد